ہیٚلو اسلام علیکُم اَہَن حظ ٹھیٖک تُہۍ چھِو حظ ٹھیٖک اَہَن حظ ٹھیٖک حظ تۄہہِ ونٮ۪ومَو نہَ حظ مےٚ ہُہ ہُم چھِنہٕ حظ ہُم لٔڑکہٕ مٲلۍ تِم چھِ مےٚ بار بار کَران فون تِم چھِ یور تہِ یِوان تِم چھِ وَنان ژٕ وَن تِمن أسۍ کَر کرو یہِ اَہَن حظ اَہَن حظ مےٚ حظ ونے تِمن تہٕ تِم چھِنہٕ مانان کِہیٖنٛۍ تہِ نہٕ تِم چھِ وَنان ژٕ وَن تِمَن وۅنۍ واتہِ یوٗرۍ

تُہۍ ؤنِو حظ مےٚ گۄڈٕ اَکھ چیٖز تُہٕنٛدۍ لٔڑکَن کوتام چھُ پوٚرمُت توتہِ کوٗتاہ وۅنۍ کیٛاہ حظ چھُ کران گَرِ

وۅنۍ کیٛاہ حظ چھَکھ ژٕ وَنان اَتھ بارَس مَنٛز بہٕ کیٛاہ جَواب وَنہٕ تِمَن

تہٕ اگر نہٕ تِمو مون تیٚلہِ کیٛاہ بَنہِ تِم چھِ وَنان نہَ اَسہِ چھِ کَرٕنۍ جلدی ایٚنگیجمٮ۪نٛٹ

مے وَن مےٚ حظ وَنے تِمن تی مےٚ دوٚپمَکھ تُہۍ ؤنِو تُہۍ کٔرِو اَکھ چیٖز تُہۍ کٔرِو وۅنۍ نِکاح تہٕ اَکے ساتہٕ أتی مۅکلہِ یہِ ٹٮ۪نشَن تہِ آ آ

اَہَن حظ کَرُن تہِ چھِ نہَ نہَ

کِہیٖنٛۍ تہِ نہٕ اَہَن حظ چلو ٹھیٖک ہے چھُ بہٕ کَرٕ تِمن فون وَنَکھ یِتھٕ کٔنٮ۪تھ تِمو ووٚن یِتھٕ کٔنۍ وُچھو تِم تہِ کیٛاہ وَنَن تِہٕنٛز راے تہِ کیٛاہ آسہِ اَدٕ حظ ٹھیٖک حظ چھُ